میٲنۍ فیورٹ میٚگزیٖن چھِ اِکنامِک اینٛڈ پُلٹِکل ویکلی یُس ویکلی چھِ یِوان یتھ منٛز ساروے منٛز زیادٕ انفارمیشن چھِ آسان آتھیٚنٹِک انفارمیشن چھِ آسان صحیح انفارمیشن چھِ آسان یُس تہِ تمیُک ڈاٹا چھُ آسان سُہ چھُ آسان پوٚز ڈاٹا تمہِ موٗجوب چھس بہٕ پرٮ۪تھ ساتہٕ یِہے کوٗشش کران کہِ بہٕ انہٕ یِہے میٚگزیٖن پرنہٕ خٲطرٕ یۄس تہِ اتھ منٛز انفارمیشن چھِ آسان یہِ تہِ اتھ منٛز لیٖکھتھ چھُ آسان سُہ چھُ صحیح آسان چاہے یۄس معاشی حالت وُنٚۍکیٚن سانہِ مُلکٕچ چھِ یا سِٹیٹٕچ چھِ یا سِیٲسی حالت چھِ سُہ چھُ سورے آسان تتھ منٛز اصٕل پٲٹھۍ لیٖکھِتھ امہِ موٗجوب چھس بہٕ سۄے ویکلی انان یُس اخبار چھُ دَ ہنٛدُو تمیِکۍ یِم آرٹِکٕل چھِ آسان ایٚڈٹورِیل پیج چھُ آسان یا کانٛہہ تہِ انفارمیشن یۄس تتھ منٛز آسان چھِ سۄ چھِ واریاہ زیادٕ سانہِ خٲطرٕ فٲیِدٕ منٛد امہِ موٗجوب چھس بہٕ نوز پیپر دَ ہنٛدٗ وے پران زیادٕ یور چھُ مشکِل اسہِ گژھان ہوٕز نوٕز پیپر ہنٛدو واتُن پٔر ڈے تمہِ موٗجوب چھُ کُنہِ کُنہِ ساتہٕ سُہ اسۍ اۭ اۭ پرنس منٛز مشکِلات تہِ یِوان تیٚلہِ چھِ کوٗشش کران انٹرنیٹ پٮ۪ٹھ پرنٕچ نتہٕ چھِ کوشش کران آف لایِن یہے نوز پیپر اننٕچ یِم یہِ نوٕز پیپر بییٚہِ یہِ میٚگزین یِم چھِ واریاہ فٲیِدٕ منٛد خاص کر اگر اکھ سٹوڈنٹ کوشش کرِ یِم پرنٕچ تٔمِس ییہِ واریاہ زیادٕ فٲیِدٕ یِمو سۭتۍ